عیٖد آیہِ رَسہٕ رسہٕ عیٖد کاہ کَسوٲے ییٚمہِ اندٕ نبی صٲب تَمہِ اندٕ وَسوٲے یہِ سانٛگ چھُ مےٚ پسنٛد تِکیازِ یہِ چھُ سانہِ عیٖد رِلیٹِڈ اَسہِ چھِ مزہبس منٛز زٕ عیٖذ آ آمژٕ تھونہٕ ییٚمِس یتھ أکِس ناو چھُ عید الفطر یہِ چھِ ماہِ رمضان پتہٕ یِوان تمہِ پتہٕ بعد چھِ أسۍ یِوان زٕ رؠتھ تہٕ دہ دۄہ چھِ گژھان تہٕ یِوان چھِ اَسہِ بٔڑ عیٖد یتھ ونان چھِ عید الضحیٰ أسۍ مُسلمان